اسلام علیکُم بہٕ چھَس روحی جان مےٚ کریومو نہ تۄہہِ وٕنی فون یہ ایٚم پِزہٕچ ڈیلوری واتنٲزیٚو یور عَلمدار کالنی مےٚ چھُ نہٕ وۄنۍ تَتیٚن یہِ ضوٚرتھ کینٛہہ تُہۍ کٔرتو یہِ ڈیٚلوری ایٚڈرس چینٛج کیازکہ مےٚ چھُ وۄنۍ واتُن بیٚمیُن تُہۍ واتنٲتون یہِ توٗرۍ بیمِنہ مومِنا آباد تہٕ مہربٲنی کٔرِتھ اگر تتکِس تٔمۍ یُس تتہِ ایٚمیٖگوز چھُ اگر سُہ تہِ ہیٚکہِ واتنٲیِتھ تہٕ تُہۍ ؤنتو تِمَن واتناوَن تِم اسہِ توٗرۍ کیازکہ مےٚ گوٚو پیٚو وۄنۍ جلدی نیرُن کیاہ کَرٕ کٲم ٲسٕم سہی ضوٚروٗری تۄہہِ تہِ ما واتنو ووٗ ٹایمَس پیٚٹھ وۄنۍ اگر بہٕ توٗرۍ واتہا تہٕ یتہِ واتنٲوہِو تُہۍ توٗرۍ تۄہہِ چھو واتُن ضوٚروٗری ڈِگری کالج بیٚمیُن یہِ گۄڈٕ وٲتِو تُہۍ لالچوک اگر تُہۍ وٕچھِو تہٕ تتہ چھ نیران پَتہٕ دٔچھِن کِن سۄ بیٚمنِچ وتھ تتھ اگر تَپٲری تُہۍ وٲتِو تہٕ تتہِ چھُ پَتہٕ ڈِگری کالج ڈِگری کالج وٲتۍ تھی چھُ تتھ سۭتی اکھ گلی نیران تہٕ واتان چھِ برونٛٹھ پَہَن تتہ چھ مٔشیٖد تہٕ تتیٚن چھو سۄ مٔشیٖد دٔچھِن کِنی تہٕ اگر تتیٚن تُہۍ کٲنٛسہِ تہِ پرژھِو مومنہ آباد کمہ گلی کِن چھ نیرُن سُہ وَنیٚو تۄہہِ مومنہ آباد کَپیر چھُ تمے مومنی آباد وٲتِو تُہۍ تتھ چوکَس مَنٛز تَپٲر چھ نیران کھوفر کن سیوٚدے زیٖٹھ اکھ وتھ تَپیری چھُ واتُن برونٛٹھ پَہَن تتہ چھ واتان ژُ ووٚت ژُ ؤتِس پیٚٹھ چھو تۄہہِ دٔچھِن تہِ نہٕ نیرُن تہٕ کھوفر تہ نہٕ نیرُن تۄہہِ چھو سیودے پَکُن سیودے یُتھے تُہۍ پٔکِو تہٕ تتیٚن چھ یِوان بوٚڑ ٹرانسفارمَر تہٕ بیٚیہِ بٔڑ مَسجِد اکھ چھِ یِوان تتیٚن تَتیٚتھ چھو تۄہہِ بیٚیہِ تٔتۍ تھی پرژھُن کٲنٛسہِ اِتھکنۍ چھِ ییٚتن یِم روزان یمو اوس ایٚڈرس چھو نہ اتھ پیٚٹھ ناو لیٚکھِتھ تہٕ تتیٚن ؤنِو تُہۍ تِمَن سُے ناو تِم وَننو تۄہہِ کوٚت چھو واتُن اگر تُہۍ یِیِو دستی پَہَن توٗری واتنٲیِو کیازکہ بہٕ تہِ درایَس وۄنۍ ییٚتہِ یوٚت مےٚ تۄہہِ وَنیومو اَنُن وۄنۍ واتنٲوتو مےٚ یہِ تُہۍ توٗرۍ مہربٲنی کٔرِتھ گَژھِ ہا بٔڑ نَوٲزِش